اَسہِ چھُ دَراصل چھُ اَسہِ گَرِ واریاہ زیادٕ بوٚڈ فیسٹِول عیٖد چھےٚ تہٕ اَسہِ چھُ واریاہَن تھوٚمُت دعوت اَتھ پٮ۪ٹھ تہٕ اَسہِ چھُ واریاہ زیادٕ بوٚڈ فَنٛگشَن کَرُن تہٕ وۄنۍ چھَس بہٕ ژھانڈان بہٕ چھَس ژھانڈان وٕنۍ اَکھ اَصٕل ریسٹورَنٛٹ ہوٹَل ییٚتہِ مےٚ اَصٕل مِلہِ ہا بیٚیہِ چھِ مےٚ واریاہ کانٹِٹی واریاہ بیٚیہِ اَصٕل یہِ آسہِ فُڈ تہٕ وۄنۍ کوٚر مےٚ وۄنۍ ووٚن مےٚ فرٛیٚنٛڈٕ اکہ دوٚپُن پارساز چھِ واریاہ اَصٕل رٮ۪سٹورَنٛٹ ژٕ کَر أتۍتھے کَر ژٕ آرڈر تہٕ مےٚ چھُ واریاہن اَسہِ چھُ واریاہن خٲطرٕ یہِ آرڈر تہٕ بہٕ چھَس کران پارساز والٮ۪ن أپیٖل کہِ مےٚ گژھِ واریاہ مےٚ چھُ گۄڈٕنِچ لَٹہِ اَمہِ پٮ۪ٹھ کیٚنٛہہ آرڈر کَرُن تہٕ مےٚ گژھِ واریاہ اَصٕل مےٚ چھُ سُویٖٹ ڈِش گژھِ مےٚ اَتھ منٛز گژھِ مےٚ ڈِفرَنٹ ڈِش مےٚ گَژھِ چِکَن پینتیٖز چھےٚ مےٚ مطلب چاے خٲطرٕ بیٚیہِ چھِ مےٚ چِکَن رول چِکَن چِکَن لالی پاپ چھِ مےٚ ضوٚرَتھ چِکَن کانتی چھےٚ مےٚ ضوٚرَتھ پیٖزا چھِ مےٚ ضوٚرَتھ تِم چھِ مےٚ واریاہَن کانٹِٹِیَن منٛز پیٖزا چھِ مےٚ زٕ ترٛےٚ مطلب ضوٚرَتھ تِم ہُتھَے کٔنۍ چھِ مےٚ واریاہ پانٛژھ شےٚ شےٚ سَتھ سَتھ مطلب یِم اَمِکۍ ڈَبہٕ ضوٚرَتھ واریاہ مےٚ گَژھِ مگر فَنٛگشَن گژھِ گژھُن مطلب کہِ اَصٕل سٲری گژھن تٲریٖف کَرٕنۍ کہِ دَپُن گژھن کہِ نہ یہِ چھُ اَصٕل ڈِش سٲری گژھن وَن نہ پارسَازَس پٮ۪ٹھ اَنوو بہٕ چھَس مےٚ اَمی اُمید کَران مےٚ گَژھِ اَصٕل بہٕ چھَس یِمَن یِم آرڈَر دِوان اَمِکۍ مےٚ گَژھِ مطلب اَصٕل سٲری گژھن وَنٕنۍ یہِ چھُ اَصٕل ڈِش